ہیلو اَسلام علیکُم وعلیکُم سَلام تُہۍ چھِو ٹھیٖک اۭں اَصٕل پٲٹھۍ تُہۍ چھُو ٹوٗر گایِِڈ بہٕ چھَس ٹیوٗرِسٹ تُہۍ ؤنِو مےٚ اَتہِ کۄس کۄس چھِ اَصٕل پٕلیس ییٚتٮ۪س بہٕ گٔژھِتھ ہیٚکہٕ اۭں ادٕ کِیَاہ ٹھیٖک چھُ تہٕ بہٕ کَرو تۄہہِ فون